میانٮ۪ن پانٛژن ہمساین ہنٛد ناو حبیب اللہ لون عبدُل غنی لون عبدُل مٔجیٖد چوپان عبدُل رٔشیٖد ڈار محمد رفیٖق حجام